اَلسَلامُ علیکُم مےٚ چھُ ناو نُظہَت بہٕ چھَس بَنڈپورِ روزان تُہۍ چھِو وَنان بیسٹ ییٖلڈِنٛگ کرٛاپ کِتھ کٔنۍ چھِ أسۍ کَران أسۍ چھِ گۄڈنٮ۪تھٕے اَنان بیول دانہِ ٹیٖن ییٚمہِ حساب اَسہِ زٔمیٖن آسہِ اگر اَسہِ ژور کنال زٔمیٖن چھِ أسۍ چھِ تَتھ ہٮ۪وان بیول ترٛےٚ ٹیٖن چھِ أسۍ ہٮ۪وان بیول تِکیٛازِ أسۍ چھِ زیادَے پہنَس ہٮ۪وان أسۍ چھِ دَپان اگر بیٚکِس فٲیدٕ واتہِ سُہ چھِ سانہِ خٲطرٕ اَصٕل تَتھ چھِ خۄدا صٲب تہِ اَسہِ خۄش أسۍ چھِ ہٮ۪وان زیادَے پَہنس ژور ٹیٖن تہِ ہٮ۪مو ترٛےٚ ٹیٖن تہِ ہٮ۪مو أسۍ بیول ییٚلہِ أسۍ سُہ بیول چھِ ہٮ۪وان گۄڈنٮ۪تھٕے چھِ أسۍ سُہ ژھَٹان شُپِس منٛز ییٚلہِ ژھَٹو پَتہٕ دِموس تھوڑا تاپہن ترٛاووس شیٖرِتھ ترٛپالَس پٮ۪ٹھ دِمہوس تاپھ ییٚلہِ تاپھ واپھ دیُتُس اَسہِ چھُ سَہل طٔریٖقہٕ گژھان اَسہِ ٲس نَتہٕ آسان کۄل یَپٲرۍ کِنۍ بٔڑ کۄل پَکان أسۍ ٲسۍ تٔتھی منٛز ٹھیلَن دۄن ترٛٮ۪ن منٛز سۄ بیلٹیٖن زٕ ژور ترٛاوان پتہٕ ٲسۍ کران تِمن ٹھیلَن گنٛڈ لگاوان ٲسۍ کۄلہِ منٛز ییٚلہِ کۄلہِ منٛز أسۍ ٲسۍ دۄن دۄہن ترٛٮ۪ن دۄہَن تھاوان پتہٕ ٲسۍ ترٛیٚیہِ دۄہہِ بعد أسۍ کھالان بٔٹھِس مگر آز چھِنہٕ اَسہِ تِم کۄلہٕ تہِ کھیٚیَکھ تِم تہِ گٔے وۄنۍ بنٛد تہٕ وۄنۍ چھِ اَسہِ نَلکہٕ آب أسۍ چھِ والان ٹَپ اَکھ تَتھ منٛز چھِ أسۍ ترٛاوان یِم بیل ٹیٖن ژور ٹھیلَن دۄن منٛز ترٛاوان چھِ آب ٹَپ چھِ أسۍ بَران پَتہٕ چھِ بَران تٔتھی منٛز ترٛاوان آبَس منٛز ترٛٮ۪ن دۄہَن ترٛےٚ دۄہ ییٚلہِ گژھان چھِ ترٛیٚیہِ دۄہہِ بعد چھِ أسۍ آب کھال آب منٛز کھالان یہِ ہیوٚر کُن دِوان چھِس تاپھ ییٚلہِ تاپَس چھِ أسۍ ترٛاوان یِم ٹھیلہٕ زٕ دِوان چھِس دۄہَس ترٛیٚیہِ لَٹہِ آب صُبحٲے شامَس اَکہِ بَجہِ چھِس دِوان ترٛےٚ ٹایم دۄہَس آب ییٚلہِ آب دیُت دۄن ترٛٮ۪ن دۄہَن تھاوان چھِ شامچہِ لَٹہِ وٕشنیرَس وٕشنیرَس چھِ أسۍ تھاوان تہٕ یوٚتٕنۍ اَتھ کُڑ چھِ زٮ۪وان ییٚلہِ کُڑ زایہِ پَتہٕ چھِ ہورٕ تھاوان أسۍ زٔمیٖن تیار زٔمیٖن چھِ آسان تیار تھاوان چھِ تَتھ پَہن وَہن ترٛٲیِتھ شیران سنٛبھالان سُہ زٔمیٖن یورٕ چھِ کَڑان أسۍ یہِ نٮ۪بَر یہِ بیول کَڑان نٮ۪بَر وارٕ وارٕ کُڑ ما پھٕٹہِ ییٚلہِ کَڑان چھِ یہِ دانہِ بیول نٮ۪بَر بَران چھِ بیٚیہِ ٹھیلَن تہٕ نِوان چھِ أسۍ یہِ زٔمیٖنَس ییٚلہِ وَوو أسۍ یہِ زٔمیٖنَس یہِ بیول تہٕ ٹایِم چھِ گژھان ژَتجی دۄہہِ بعد چھِ گژھان تھل چھِ اَسہِ گژھان تیار ییٚلہِ تھل گٔے تیار اَنان چھِ أسۍ مٔزوٗر ؤزور پانٛژھ ٲٹھ نَفَر اَنو کٔژ کیٛاہ نَفر لَگَن زٔمیٖن چھِ آسان ہورٕ شیٖرِتھ تہٕ اَنان چھِ زٔنۍ یا پانہٕ تہِ چھِ أسۍ پانہٕ تہِ چھِ أسۍ کران یہِ کٲم زٔمیٖندٲری ہٕنٛد پاران چھِ یہِ تھل ول اَنان رُوان چھِ أسۍ تھل تہٕ پانَے چھِ أسۍ رُوان تھل مَکلوو یہِ تھل ول زٔمیٖنَس مکلوو یہِ تھل ول رُوِتھ تہٕ ٹایم چھِ گژھان کَران چھس نٮ۪نٛدٕ وٮ۪نٛدٕ چھِ أسۍ کَران اَتھ زٔمیٖنَس صاف أسۍ چھِ زٔمیٖن ؤمیٖن کَران تھل ول رُیِتھ چھِ أسۍ نینٛدن گژھان کر صاف یُتھٕے ٹایم چھُ واتان سٮ۪پٹٕمبر ہیوٗ أسۍ چھِ وَسان پنٛداہ سٮ۪پٹمبَر ہیوٗ چھِ أسۍ وَسان دانہِ لوننہِ گژھان چھِ أسۍ لونان چھِ أسۍ یہِ دانہِ وانہِ ماشاء اللہ لوٗن اَسہِ اوٚترٕ یہِ دانہِ مۄکلو لوٗنِتھ کٔرِتھ یہِ دانہِ گوٚنٛڈ کوٚر بَنوو تھپَر تھیپر ییٚلہِ مکلٲو بنٲیِتھ تہٕ تھوٚو اَسہِ یہِ دَمَس دَہ پنٛداہ دۄہ گژھن اَسہِ تھٮ۪پرٕ لَگٕنۍ تھٲو دَہَن پنٛدہَن دۄہَن تھٮ۪پر بَنٲیِتھ تہٕ گٔے ٲٹھ دَہ نَفر تہٕ چھۄمب یہِ دانہِ دانہِ چھومب ماشاء اللہ اصٕل درٛاے یِہُس شُکُر رۅبَس کُن اوٚن یہِ دانہِ دایہِ تٕرٛہ دَہ تٕرٛہ بۄہرِ درٛاے اَکھ چھِ کٕنا تہِ گاسہٕ ہَنہٕ درٛاوُس گاسَس گٔے یِہُس ماشاء اللہ اَصٕل ریٹ ژورِ ساسہِ گوٚو پَرُس اگر پٕنٛژٕ شَتھ اوس یہِ گاسہٕ یِہُس گٔے ژور ساس ریٹ کُنۍ حظ درٛاے ماشاء اللہ زٕ ترٛےٚ ہتھ کھٔرۍ درٛاے زٕ ہَتھ کھٔرۍ دِتۍ اوٗرۍ پہس پٮ۪ٹھ واتَن اَکھ زٕ ٹرٛیٚکٹر زٔمیٖنَس أتی چھِ فصٕل نیران اَصٕل تہٕ یُس اَکھ ٹرٛیٚکٹَر اوس تہٕ سُہ کھول اَسہِ گَرَے سُہ کُن ژورِ ساسہِ تِکیٛازِ سُہ مٔزوٗرَن بٲگرو سُے رۄپَے پَتہٕ تہٕ زٔمیٖنَس یہِ دانہِ وانہِ درٛاو اَصٕل أڑہن چھِ کٕنان تہِ أڑہن چھِ گرِ پانَس تہِ کھٮ۪وان شُکُر ماشاء اللہ تِکیازِ توٚملَس تہِ ٲس یُِہُس اَصٕل ریٹ آز چھِ پانٛژھ ترٛکھ دِوان اَتہِ کیٛاہ چھِ آز دِوان پانٛژَے ترٛکھ یہِ چَنہِ توٚمُل باقیَن اَسہِ چھِنہٕ دِوان کِہیٖنۍ اَسہِ چھِ زٔمیٖن پانٛژَے ترٛکھ چھِ دِوان تہٕ اون اَسہِ یہِ توٚمُل ووٚمُل گَرٕ تھوٚو ؤریس پٮ۪ٹھ بیول تہِ تھوٚو الگ ٹھیلہٕ کٔڑِتھ نٮ۪بر ٹیٖن ژور تھٲے نٮ۪بر کٔڑِتھ بیٛالہِ خٲطرٕ پگاہ وارٕ کار یہِ چھِ اَکہِ ؤری یُک دۄن ؤریَن کھٮ۪وان اوترٕ ہۄٚکھنو أسۍ اگسٹَس منٛز انشاء اللہ زٕ ساس ژوٚوُہ واتہِ تمہِ ساتہٕ اگسٹس منٛز ترٛاوو أسۍ ماشاء اللہ بیٚیہِ تاپس ہۄکھناوو أسۍ بیٚیہِ واریاہ فٲیدٕ چھِ اَسہِ زٔمیٖن دِوان اگر أسۍ پانہٕ تہِ روزو یہِ کٲم پانہٕ تہِ زٔمیٖندٲری کران شُکُر رۄبس کُن اَکہِ ؤری یُک چھُ بیٚکہِ ؤری کھٮ۪وان واریاہ زیادٕ چھِ أسۍ اَتھ محنت تُلان اَتھ زٔمیٖنَس یَس تَگہِ محنت تُلٕنۍ سُہ چھِ واریاہ کَران باقی وَسَلام اَدٕ کیٛاہ اَسلامُ علیکُم